السلامُ علیکم ورحمتہ اللٰہِ وبرکاتہُ پانٛژھ سِٹیٹ اکھ چھ جموں اینڈ کشمیٖر بیٛاکھ گوٚو اُڑیسہ بیٛاکھ گو کرناٹکہ بیٛاکھ گٔے دہلی تہٕ بیٚیہِ گٔے پنجاب